علیکُم وعلیکُم السَلام اہَن حظ آ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک آ اَصٕل پٲٹھۍ تُہۍ ٲسۍوٕ ٹھیٖک آ ؤنِو حظ کینٛہہ چھُنہٕ پَرواے مگر اَلگ اَلگ سوٗٹَن چھو ڈِفرَنٛٹ ریٹ تۄہہِ کُس کُس سوٗٹ چھُ بَناوُن آ مَگر یِمن چھِ اَلَگ اَلَگ ریٹ سارِنےٕ مَطلَب یِتھ پٲٹھۍ یہِ چھ نایرا کَٹ تَتھ چھِ پٮ۪وان پانٛژھ ہَتھ رۄپیہِ سِلٲے پاکِس پاکِستانی سوٗٹَن چھِ پٮ۪وان ٲٹھ شَتھ رۄپیہِ سِلٲے اَگر تۄہہِ لایِنِنٛگ وٲلۍ سوٗٹ آسَن تِمن چھِ پٮ۪وان سَتھ ہَتھ رۄپیہِ سِلٲے یِتھ پٲٹھۍ نٕے نٕے ڈِزایِن چھِ تِم ٹِکَن چھِ نَرٮ۪ن تراوان یا ہُمَن فِراک نَرٮ۪ن تہِ مالہِ پھٔلۍ والہِ پھٔلۍ لاگناوٕنۍ آسَن تِمن تہِ چھِ ٲٹھ شتھ رۄپیہِ پٮ۪وان آ تۄہہِ کۭتیٛاہ سوٗٹ چھِو دَہ سوٗٹ تِمن چھا سارِنےٕ اَکُے ڈِزایِن ترٛاوناوُن کِنہٕ مَطلب اَلَگ اَلَگ مَطلَب گاگرا چھُ یا بیٚہِ کینٛہہ چھُ

آ

ٹھیٖک حظ چھِ یِم بَنن سورُے ڈِزایِن أسۍ چھِ سٲری مگر یہِ چھُ اگر تُہۍ پانہٕ یِیِو پَلو ہٲیِو مےٚ بہٕ تہِ کَرَکھ چیک بہٕ وٕچھ نہ کیٛاہ کیٛاہ آسہِ تۄہہِ کَتھ سوٗٹَس کیٛاہ ڈِزایِن آسہِ تۄہہِ ترٛاوُن تَمی مُطابِق آسہِ ریٹ پَت آ کیٛاہ حظ ٲس کَرناوٕنۍ کَنسیشنَس چھُنہٕ مَسلہٕ کینٛہہ سُہ ہٮ۪کو پَتہٕ تہِ کٔرِتھ آ یِم کَر چھُو تۄہہِ خانٛدَر کَر چھُو تۄہہِ کینٛہہ چھُنہٕ ؤلِو کَرہوکھ ییٚلہِ تُہۍ زیادٕ جَلدی چھو تہٕ تیٚلہِ ہٮ۪کو کٔرِتھ چَلو تُلِو بِہِو